کلچِرَل فؠسٹِوَلٕز اگر ٲسۍ وٕچھو اَگر ٲسۍ رِلیٖجَس حِساب وٕچھو تیٚلہِ چھِ آسان فؠسٹِوَلٕز ؤرِیَس منٛز عیٖد الفِطر چھُ آسان عیٖدُ الاضحیٰ چھِ آسان باقٕے تہِ چھِ آسان کِرٛسمَس وغیرہ چھِ آسان تہٕ یُس عیٖد الفِطر چھُ آسان اَتھ منٛز چھِ ٲسۍ گۄڈنؠتھٕے اَمہِ برٛونٛٹھ آسان رؠتَس روزدَر تَمہِ پَتہٕ رؠتَس روزدَر روٗزِتھ رَمضانُک مَنتھٕ چھُ آسان رؠتَس چھُ روزدَر روزان تَمہِ دۄہ ییٚلہِ شہ تَمہِ پَتہٕ ییٚلہِ چاند نَظر یِوان چھُ تہٕ چھِ ٲسۍ عیٖد مَناوان اَمہِ پَتہٕ چھِ ٲسۍ أکِس بیٚیہِ کِس نِش گَژھان پیٛار مُحبت پانہٕ ؤنۍ بانٛٹان بیٚیہِ لَک بٔڑۍ چھِ لۄکٹؠن دِوان عیٖدیانہٕ مطلب کینٛہہ پونٛسہٕ دِنَکھ یہِ یوٗتاہ تِم ہٮ۪کہ یوٗتاہ تِم خۄش کَرِ تیوٗتاہ پونٛسہٕ دِن تِمَن تہٕ لۄکٕٹۍ شُرۍ چھِ خۄش آسان تِم چھِ چیٖز اَنان پَٹاک چھِ زالان تہٕ بیٚیہِ چھِ أڑۍ چھِ گَژھان ماتامال أڑۍ چھِ یِوان مطلب اورٕ یورٕ چھِ کَران پۄپھَن نِش چھِ گَژھان ماسَن نِش چھِ گَژھان تِم چھِ تورٕ یِوان نَظر دِنہِ تہٕ یہِ چھُ عیٖد الفِطرَس پٮ۪ٹھ آسان عیٖدالاَضحیٰ یُس بَکرا عیٖد چھےٚ یَتھ بکرا عیٖد چھِ یِوان وَننہِ اَتھ منز کیاہ چھِ یِوان کَرنہٕ یہِ چھِ امہِ پَتَے کیٚنٛہہ ٹایِم کیٚنٛہہ رؠتھ گٔستھی آسان عیٖدُ الفہِ فِطرٕ پَتَے کیٚنٛہہ رؠتھ گٔژھِتھ آسان اَتھ منز کیاہ چھِ کَران اَتھ منز چھِ قۄربان یِوان کَرنہٕ اَتھ چھ اَکھ تفصیٖل کہِ یہِ کیازِ چھُ قۄربان یِوان کرنہٕ ریلِجسلی چھِ اَتھ اَکھ تفصیٖل تہٕ ییٚتٮ۪ن وَنہٕ بہٕ یہِ کہِ اَتٮ۪ن چھِ یِوان بیٚیہِ بیڑ یعنۍ کہِ کَٹھ مارنہٕ یِوان اوٗنٹ یِوان مارنہٕ گاو یِوان مانہٕ ایٚمۍ پتہٕ مٲرِتھ چھِ اَتھ یِوان ترےٚ حِصہٕ کرنہٕ اَکھ چھُ پانَس یِوان تھاونہٕ اَکھ ہمسایَن اَکھ رِشتہٕ دارَن یِوان بٲگراونہٕ یَتؠن یُس رِشتہٕ دار آسہِ پَتہٕ چھُ لوٗکھ نیران زٲنَن منز یہِ کَڑان تہٕ پَتہٕ بٲگراوان آسان رِشتہٕ دارَن ہَمسایَن بٲگراوان اَپٲی چھِ تِمَن مُلاقات تہِ گَسان غریٖبَن امیٖرَن پَنُن ہر کانٛہہ چھُ مطلب چاہان کہِ ٲکِس بیٚکِس سۭتۍ بانٛٹو أسۍ پیار تہٕ یہِ چھُ آسان یَتھ ٲسۍ وَنان چھُ عیٖدُل اَضحیٰ تمہِ عَلاو چھُ ییٚتہِ یِوان شِکارا فؠسٹِوَلٕز کَرنہٕ ڈل لیکس منز ییٚتؠن زَن واریاہ شِکاراز چھِ آسان یِمَن منز ریسِنگ تہِ چھےٚ گَسان واریاہ واریاہ مطلب تِمَن چھِ تِم چھِ آسان واریاہ زیاد ڈؠکُریٹِڈ لُکھ چھِ آسان واریاہ آمٕتۍ لُطف اَنٛداز نَظارٕہ چھُ آسان تہٕ تِم چھِ آسان سُہ نَظارٕہ تَمؠُک لُطف تُلان تہٕ بِییہِ پانہٕ تہِ شکارا رایڈ کَران کھَسان چھِ تِم واریاہ ٹوٗرِسٹس چھِ آسان تِم چھِ شِکارا رایڈ تَتؠن کَران واریاہ زیاد اَصل چھُ آسان بِییہِ چھُ بیاکھ چیٖز گُلمٔرگَس منٛز چھُ اَکھ فؠسٹِوَل گَسان سنو فؠسٹِوَل یُس کہِ وَنٛدس منز گَسان چھُ یَتھ منز کہِ شیٖنَس منز سُہ فؠسٹِوَل تَتھ چھِ ڈِفرَنٹ ٹایپس آف گیمٕز یِوان گِنٛدنہِ بِییِہ چھُ سنو آسان تہٕ بِییہِ چھُ سُہ یِم سہایتی سَیاہ چھُ آسان تِھِندِ خٲطر چھُ واریاہ سُہ نا سُہ اؠٹریکٹِو باسان تِم چھِ واریاہ خۄش گَسان یُتھُے تِم شیٖن چھِ وٕچھان وۄنۍ چھُ اَسہِ چھُ گوٚمُت واریاہ کال اَسہِ گٔے وَنہِ ؤری واد شیٖن وِٕچھان یا نٔے زایِتَن وٕچھ آسہِ مگر تِہِندِ خٲطر چھُ آسان یہِ نوٚو اَکھ اؠکسپیٖرِیَنس بِییہِ یؠلہِ تہِ پَتہٕ گیمٕز یِن گِندنہٕ تٔتھۍ شیٖنَس پؠٹھ کار رایڈ چھِ یِوان کَرنہٕ یا واریاہ باقی باقی یِم چھےٚ گیمٕز چھِ یِوان یِم کھیلہٕ چھےٚ یِوان تَتؠن گِندنہٕ شیٖنَس پؠٹھ تہٕ سُہ چھِ اَکھ واریاہ اَصل فؠسٹِوَل آسان یَتھ وَنان چھِ سنو فؠسٹِوَل یُس زَن آسان چھُ وِنٹٲرزَن منز شِکارا فؠسٹِثوَل چھُ زیاد تَر سَمٲرزَن منز آسان تہٕ سُہ چھُ ڈل لیک سایِٔڈٕ آسان